وعلیکُم السلام اہَن حظ تُہۍ کٕم تہٕ ؤنۍتو حظ

ہے کہِ کَتھ دَندَس بٕتھِ مس ہا کِنہٕ پٔتمٮ۪ن

ٹھیٖک دَند چھُ خراب ٹھیٖک ایکٕسرے ویکٕسرے کَرنومُت اَتھ دَندَس تۄہہِ کھیوٚوا کانٛہہ دَوا پھوٚلہ وَوا پھوٚلہ کھیوٚوا کانٛہہ پین کِلَر کھیوٚوُ اَتھ چھِ اِنفیکشَنُک تِم تھٔے زیو سۭتۍ تہٕ تۄہہِ چھو پَتہ یہِ کِلنِک کَتٮ۪ن چھُ تُہۍ وٲتِو یوٚتَن سِرگوفوٲڈ مین اَڈٕ چھُنہ سِرگوفوٲڈ آ تَتے چھُ کِلنِک تُہۍ کٔرزیو معلوٗم تہٕ تَتے چھِ مےٚ کِلنِک تُہۍ یِیِو کِلنِکَس پٮ۪ٹھ اَپویِنٛٹمینٛٹ رٔٹۍ زیو تہٕ اَتھ کَرو باضٲبطہٕ ایکٕسرے ویکٕسرے نظر دِمہوس یہِ ما پیٚیہِ کَڑُن تہِ اگرَے زیادٕ خَراب اوس ییٚلہِ بَچاوُن لایق آسہِ تیٚلہِ کَرٕہوس روٗٹ کینال بیٚیہِ کَرٕہوس فِلِنٛگ تہِ کینٛہہ چھُنہٕ پَرواے سُہ چھِ سَہَل مَسلہٕ تہٕ یہِ کٔژ دۄہ پٮ۪ٹھ یَتھ چھِ دَگ وَگ پانٛژھ دۄہ ہا پانٛژَن دۄہَن کَتہِ ٲسِو تُہۍ پانٛژھ دۄہ ہٮ۪تھ لَلناون تۄہہِ دَگ اچھا ٹھیٖک تہٕ وۄنۍ کٔرۍ تو کٲم اَکھ وۄنۍ لیٖکھِو تُہۍ ؤںکٮ۪ن اِنفیکشَنُک دَوا پھوٚلہ مےٚ میٚڈِکٕل وول آسہِ نہ آس پاس کانٛہہ آ اوٚفلاکسِن دَوا پھوٚلہ چھُ اَنُن اِنفیکشَنُک سُہ تھٔیزیو اَتھ پین کِلرَس سۭتۍ تہٕ سُہ گژھِ کھیوٚن تہٕ باقٕے کَرِ رۄب سَہلٕے صُبحن یی زیو کِلنِکَس پٮ۪ٹھ اوٚفلاکسِن حظ اوٚفلاکسِن کانٛہہ تہِ اِنفیکشنُک اوٚفلاکسِن یا بَدَل کانٛہہ آسہِ اہَن حظ کَمٕے حظ زیادٕ نہٕ کینٛہہ رۄپیہِ ہَتھ ڈۄڑ ہَتھ تُلِو حظ ٹھیٖک